أسۍ چھِ زیادٕ تَر کامہِ موٗجوٗب اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ کَران بیٚیہِ چھِ أسۍ کُنہِ ویٖزٮ۪ن گَرِکٮ۪ن سۭتۍ کانٛہہ لۄکُٹ سَفَر طے کَران زٕے وَجہ چھِ یا تہٕ چھِ أسۍ کُنہِ ضٔروٗری کٲم موٗجوٗب ٹرٛیوٕل کَران یا چھِ أسۍ کانٛہہ لۄکُٹ سِیاحتی جگہ لُطف اَنداز کَران